اَسلامُ علیکُم مےٚ چھُ ناو روٗہی جان بہٕ چھَس پانٛژھ وَنٛزاہ ؤرِش بہٕ چھَس سریٖنگرٕ روزان أسۍ چھِ سریٖنگرَس منٛز کیٛاہ پوٗرٕ دُنیاہَس منٛز چھِ أسۍ عید مناوان مُسَلمانَن ہُنٛد چھُ یہِ اَکھ عید بَڑٕ بوٚڈ دۄہ یِوان مانٛنہٕ عید لۄکٕٹ عید چھِ آسان بٔڑ عید چھِ آسان أسۍ چھِ مناوان لۄکٕٹ عید ماہِ رمضان پتہٕ پتہٕ چھِ زٕ رٮ۪تھ داہ دۄہ گژھان تہٕ چھِ مناوان بٔڑ عید لۄکچہٕ عید پٮ۪ٹھ تہِ چھِ أسۍ ماہِ رمضان پَتَے آسان روزدَر ووزدَر روزان تہٕ پتہٕ چھِ مناوان سۄ لۄکٕٹ عید تہٕ أتھۍ منٛزٕے چھِ پتہٕ زٕ رٮ۪تھ داہ دۄہ گژھان تہٕ چھِ یِوان بٔڑ عید یَتھ زَن أسۍ عید الاضحیٰ چھِ وَنان یَتھ منٛز عیدِ قۄربان تہِ چھِ اَتھ وَنان تہٕ یہِ چھِ اَتھ منٛز قۄربان وۄربان تہِ کران کَٹھ قۄربان کران گاوٕ قۄربان کران تہٕ گژھان چھِ نِوان چھِ یہِ توٚبرُک ووٚبرُک سارنی ٲشناوَن وٲشناوَن ہمسایَن سارنی دوستَن ووستَن سارنی چھِ بٲگراوان تہٕ بیٚیہِ چھِ یہِ لۄکچہٕ عیز پٮ۪ٹھ بَجہِ عیز پٮ۪ٹھ چھِ آسان عیٖدیٛان ویٖدیٛان چھِ آسان شُرٮ۪ن سوزُن چھُ شُرٮ۪ن وُرٮ۪ن عیٖدیٛان سوزان اورٕ چھِ یِوان بیٚنہِ بٲے بیٚنٮ۪ن بایَن نِش یِوان تہٕ سٲری یِمَن یِمَن لۄکٹٮ۪ن لۄکٹٮ۪ن بَچَن شُرٮ۪ن دِوان چھِ سٲری عیٖدیٛان عیٖدیٛان عیٖدیٛان تہٕ چھِ بَڑٕ خوشی اَتھ پٮ۪ٹھ چھِ یِم بَچہٕ بنٛگول وَنٛگول پھاٹراوان بیٚیہِ چھِ نٔے نٔے پَلَو چھِکھ اَنان یِم چھِ بَڑٕ خوش گژھان اَسہِ ییٚتہِ یِم بَچہٕ وچہٕ تہٕ آسان چھِ یِمَن دۄن ترٛٮ۪ن دۄہَن بَڑٕ گِنٛدان چھُٹی تہِ چھِ آسان یِمَن دۄن ترٛٮ۪ن دۄہَن یِتھَے کٔنۍ چھُ نَوروز تہِ چھُ آسان اَسہِ چھِ شِہہ کوٚمنِٹی یِم چھِ زیادٕ نَوروز مناوان سُے چھُ اَتھ پٮ۪ٹھ روٗد ووٗد پٮ۪وان تہٕ یِوان چھُ یہِ تہِ اَکھ بوٚڈ دۄہَہ مانٛنہٕ یِتھَے کٔنی ہیٚنٛدٮ۪ن تہِ چھِ مناوان یِم بَٹہٕ وَٹہٕ چھِ یِم چھِ بیسٲکھی مناوان عیدِ غٔدیٖر چھِ مناوان شِہہ اَسہِ ییٚتہِ بیٚیہِ چھِ یۄس ییٚتہِ واریاہ آستان واستان تہٕ تِہِنٛدۍ تِمَن تہِ چھِ وَرُس وَرُس آسان تہٕ چھِ مناوان تِم تِم بٔڑۍ دۄہ تہِ یِتھٔے کٔنۍ زَنہٕ چھُ آز ییٚتہِ چلان عید میلاد النبی صلی اللہ علیہِ وَسلم تہٕ یِم تہِ داہ دۄہ بَہہ دۄہ چھِ أسۍ یِوان ییٚتہِ مناوان ییٚتہِ درگاہَس منٛز چھُ مناوان حضرت بَلَس منٛز تہٕ مناوان چھِ أسۍ یِم عید میلاد النبی صلی اللہ علیہِ وَسلَم ہِنٛدۍ تہِ یِم داہ بَہہ دۄہ یِم چھِ بٔڑۍ دۄہ یِوان مانٛنہٕ یِتھَے کٔنۍ چھِ دسگیٖر صٲبنہِ تہِ دۄہ لاگان مخدوٗم صٲبنہِ چھِ دۄہ لاگان خانقاہ چھِ دۄہ لاگان بَٹہٕ مالیُن صٲبنہِ چھِ دۄہ لگان وَرُس چھِ آسان چھِ یِمَے دۄہ أسۍ ییٚتہِ مناوان زیادٕ تَر چھِ أسۍ ییٚتہِ مگر عید چھِ آسان مناوان ہَر اَکھ پتہٕ سُہ ٲسِن شِہہ پَتہٕ ٲسِن سُہ سُنی عید عید چھِ أسۍ سٲری ییٚتہِ اَصٕل پٲٹھۍ مناوان اَمہِ دۄہ چھِ أسۍ عیز دۄہ صُبحَس تہِ چھِ گژھان عید نٮ۪ماز پَرنہِ چھِ گژھان زنان کیٛاہ مرٕد عید گاہَن منٛز گژھان مسجِدَن منٛز بَڑٮ۪ن بَجَن مسجِدَن منٛز گژھان کیٛازکہِ یہِ عید چھِ آسان ضٔروٗری مناوٕنۍ نٮ۪ماز پَرٕنۍ آسان ییٚتہِ چھِ باجماعت آسان پَرٕنۍ اِسلیے چھِ أسۍ یہِ گژھان تور پتہٕ چھِ اَتھ یِمَن عیدَن ویٖدَن پٮ۪ٹھ بَڑٮ۪ن دۄہَن پٮ۪ٹھ چھِ رَنان گَرَن منٛز زَنان وَنان واریاہ سِنۍ رَنان بٔڑۍ دۄہ یِوان مانٛنہٕ خوشی ہِنٛدۍ دۄہ تہٕ چھِ رَنان أسۍ اَتہِ واریاہ سِنۍ یِتھی ہی وازوان چھِ اَنان گاڈٕ چھِ اَنان باقٕے باقٕے سِنۍ چھِ رَنان کٕم کٕم ضِیافات چھِ رَنان بیٚیہِ چھِ یِمَے فِرنہِ چھِ کران شربَت چھِ کڑان محرمٕکۍ داہ دۄہ چھِ مناوان تَتھ منٛز چھِ شربَت کڑان جلوٗس چھُ آسان ییٚتہِ تِمَن منٛز چھِ شربَت وربَت کڑان تہٕ مناوان چھِ یِم تِم داہ دۄہ تہِ یِتھَے کٔنی چھِ عیز دۄہ تہِ واریاہ واریاہ سِنۍ رَنان بٔڑۍ دۄہ چھِ آسان چھِ تِمَن پٮ۪ٹھ تہِ واریاہ واریاہ سِنۍ رَنان بَڑماز چھُ رَنان بَڑٕ عید ویٖد یِم چھِ آسان یِم دۄہ بٔڑۍ بٔڑۍ دۄہ تہِ بَڑٕ خوشی ہِنٛدۍ دۄہ چھِ آسان نٮ۪مازَن چھِ گژھان نٮ۪ماز پَرنہِ چھِ گژھان یِم بٔڑۍ بٔڑۍ وَرُس چھِ آسان تور تِمَن تِمَن آستانَن چھِ واتان سٲری چھِ گژھان واریاہ بھیٖڑ چھِ آسان واریاہ بھیٖڑ چھِ آسان ییٚکیٛاہ زَنہٕ چھِ أتی وٕنۍکٮ۪س درگاہ تہِ دۄہ چلان اَتہِ تہٕ اَتہِ چھِ آسان ییٚکیٛاہ وٕنۍکٮ۪س تہِ تیٖژاہ بھیٖڑ تیٖژاہ بھیٖڑ چھِ آسان اَتہِ تہِ چھِ مارکٮ۪ٹ تہِ لَگان أتی چھِ شُرۍ بٔڑۍ لۄکٕٹۍ اَنان یِمَن اَتٮ۪ن لۄکٕٹۍ لۄکٕٹۍ چیٖز بَچَن خٲطرٕ کھِلون وِلون اَنان گِنٛدنہٕ خٲطرٕ تہٕ واریاہ چیٖز چھِ اَنان أسۍ چھِ ییٚتہِ بَڑٕ خوشی سان یِم سٲری سٲری یِم مناوان یِم بٔڑۍ دۄہ